اَسَلامُ علیکُم مےٚ چھُ ناو افشانہ بہٕ چھَس سرینگرٕ روزان آ اَسہِ چھُ سرینَگرَس منٛز واریاہ ٹوٗرِسٹ یِوان یُس زَن اَسہِ ییٚتہِ چھُ ڈل لیک چھُ یہِ چھُ بَڑٕ خوٗبصوٗرت یا مُغل گاڈنٕز چھِ اَسہِ ییٚتہِ ہٲروَن چھُ نِشاط شالمار چھُ چشمہ شاہی چھُ پٔری محل چھُ ییٚتہِ چھِ ییٚتہِ چھِ واریاہ ٹوٗرِسٹ یِوان ییٚمہِ کہِ وجہ سۭتۍ زَن واریاہ آلودگی تہِ چھےٚ گَژھان آبہٕ ہوا تہِ چھُنہٕ صاف روزان کینٛہہ آلودگی چھِ واریاہ زیادٕ گَژھان ییٚتہِ یِم ٹوٗرِسٹ چھِ یِوان شِکارَن مَنٛز چھِ گَژھان یا أسۍ اِوٕن پانہٕ چھِ نیران شِکارَن مَنٛز چھِ نَژان پھیران تہٕ مَگر پَتہٕ چھِ أسۍ یہِ ڈَل کَران خراب أسۍ چھِ کھیٚوان چیٚوان کینٛہہ تہٕ بَس تراوان چھُ سُہ أتھۍ ڈَلَس مَنٛز چھُ گژھان اَسہِ سون ڈَل آلوٗد اگر أسۍ وَنان سٲنۍ زِٹھۍ وَنان کہِ ییٚلہِ برونٛٹھ کالہِ ڈَل اوس سُہ اوس شیٖشہِ ہیوٗ ڈَل آسان مگر آز آز چھُکھ کوٚرمُت ڈَل واریاہ زیادٕ خراب آز چھُ کھران توکُن وُچھُن أسۍ چھِ تہِ چھِ وَنان وا یہِ کوٗتاہ گَنٛدٕ چھُ مگر وۄنۍ چھُ تھوڑا بہت گورمنٹَن واریاہ اِنِشیٹِو تُلمٕتۍ کہِ یِمو لوگ وۄنۍ ڈَل وغیرہ صاف کَرُن لاوڈا والیو یِمو لوگ وۄنۍ ڈَل وَل صاف کَرُن یِم چھِ صفٲیی کر وۄنۍ اَتھ مگر توپَتھ تہِ چھُنہٕ وٕنہِ تیوٗتاہ تہِ صاف گژھان کیٚنٛہہ یوٗتاہ دَپان برٛونٛٹھ کالہِ اوسمُت چھُ آسان تہٕ باقٕے چھِ ییٚتہِ أسۍ یِم جَنگل وَنٛگَل یِم نزدیٖک نزدیٖک چھِ اَسہِ یِم داچھی گام واچھی گام سایڈٕ یورٕ چھِ اَسہِ یِم جنٛگَل وَنٛگَل مگر وۄنۍ چھِ ییٚتہِ پَنُن بِزنِس یِہوے زَن لٔکرِٮ۪ن ہُنٛد بِزنِس کَرنہٕ خٲطرٕ چھِ واریاہ جنٛگَل یِوان ژَٹنہٕ تہِ واریاہ جنٛگَل یُتھُے یِمو ژٔٹۍ تہِ تہٕ اَمہِ سۭتۍ چھُ جنٛگَل تہِ خٲلی گَژھان یلہٕ چھِ گژھان اَمہِ سۭتۍ تہِ چھُ آبہٕ ہَواَس پٮ۪ٹھ واریاہ اَثر پیٚوان یُس زَن سون کٕلایمیٹ چھُ موسَم چھُ یہِ چھُ واریاہ زیادٕ اَمہِ سۭتۍ تبدیٖل تہِ گژھان یا وۄنۍ چھُ ہیوٚتمُت موسَم تہِ خراب گژھُن اَمہِ وَجہ سۭتۍ چھُ یہِ تہِ گژھان مگر وۄنۍ چھِ تھوڑا بہت اِنِشِیٹِو یِم تُلان فاریٚسٹ ڈِپاٹمیٚنٛٹ چھِ یِم چھِنہٕ دِوان وۄنۍ یِتھَے کٔنی یا مےٚ گٔژھ آسٕنۍ لایسَنٕس یا یِتھَے کٔنی چھِنہٕ دِوان یِم جنٛگل وغیرہ وۄنۍ ژَٹنہٕ ییٚتہِ بالکُل تہِ کِہیٖنۍ ییٚمہِ سٍتۍ زَن جنگل ییٚلہٕ گٔے یا یِم جاناوار چھِ جنٛگلی جاناوار چھِ یِم چھِ وَسان تیٚلہِ بِلکُل سِٹی منٛز وَسان مےٚ چھُ یاد کہِ بہٕ ٲسٕس لۄکٕٹ اَسہِ اوس ییٚتٮ۪ن تہِ آمُت اَکھ لیپٲڈ یِہے مےٚ کیٛاہ تانۍ قٕسٕم تہٕ مگر یہِ چھُ واریاہ زیادٕ جانلیوا تہِ آسان مگر اَسہِ پَزَن نہٕ یِم جنٛگل یِتھ کنۍ ژَٹٕنۍ کہِ اَسہِ پَزِ پانہٕ تہِ دھیان تھاوُن یِمَن چیٖزَن کہِ اَسہِ تہِ کِتھ پٲٹھۍ چھُ پَنُن آبہٕ ہوا پَنُن انوارمینٹ صاف تھاوُن ٹھیٖک تھاوُن ییٚمہِ سۭتۍ أسۍ یا سٲنۍ یِِنہٕ واجیٚن جنریشَن تہِ صحیح روزِ اِتھَے کٔنۍ چھِ کینٛہہ سوچھ بھارَت وَغیرہ چھِ یِمو کٔرمٕژ اِنِشیٹِو تُلمٕتۍ سَرکارَن کہِ سوچھ بھارَت وۄنۍ چھِ صفٲیی وۄنۍ چھِ ڈَسٹبِن ڈِفرَنٹ مُختٔلِف قٕسمٕکۍ ڈَسٹبِن چھِکھ ییٚتہِ لٲگمٕتۍ اوٚدُر ژھۄٹھ چھُ أکِس مَنٛز ترٛاوُن ہوٚکھ ژھۄٹھ چھُ أکِس مَنٛز ترٛاوُن اَسہِ تہِ پَزَن تِم چیٖز وُچھِنۍ اَسہِ کَتھ منٛز کیاہ چھُ ترٛاوُن اَسہِ پَزِ تَمی آیہِ سُہ ژھۄٹھ تِمن ڈَسٹبِنَن منٛز دٲرِتھ ژھٕن نا کہِ یِتھَے کٔنی پَزَن اَسہِ تِم سڑکَن پٮٹھ ترٛاوُن ژھۅٹھ ییٚمہِ سۭتۍ سون سون اَسہِ چھُ اَسہِ پَزِ پَنُن جاے پَنُن وَطن صاف تھاوُن نا کہِ بِلکُل گَندٕ آلوٗدٕ کَرَو أسۍ یہِ پَنُن سایِٹ پَنُن وَطن پَنُن اٮ۪نوارمٮ۪نٛٹ اَسہِ پَزِ اَتھ مُتعلِق واریاہ دیان تھاوُن یِم چھِ اَسہِ کینٛہہ اِنشیٹِو یِم پزَن اَسہِ وٕچھِنۍ پانہٕ تہِ تُلٕنۍ گورمینٹٕے یوت ہیٚکہِ نہٕ سرکارٕے یوت ہیٚکہِ نہٕ کٔرِتھ کینٛہہ اَسہِ پَزِ پانہٕ تہِ سونٛچُن کہِ اَسہِ کیاہ چھُ کَرُن اَسہِ پزا یہِ گندگی کَرٕنۍ کِنہٕ نہ ڈَل چھِ گژھان أتھی چھِ کھٮ۪وان چٮ۪وانہِ یِتھَے کٔنی چھُنہٕ تُلُن تہِ ژھٕنو اَتھ منٛز دٲرِتھ یا ڈرٛینیج سِسٹَم چھُ اَسہِ ییٚتہِ واریاہ ڈرٛینیج چھِ یوٗتاہ کہِ اَپٲرۍ یِم واریاہ گَندٕ آب یُس چھُ اَسہِ سٮ۪پٹِک ٹینٛکَن ہُنٛد سُہ تام چھُ وۄنۍ لَگ بگ لَگ بگ گژھان یِمنٕے ڈالَن والَن منٛز تہٕ پَزِ اَسہِ کَرُن کینٛہہ اَسہِ پزِ پانہٕ تہِ سونٛچُن کیٚنٛہہ اِنِشیٹِو تُلٕنۍ ییٚمہِ سۭتۍ آ سون انوارمنٛٹ صاف روزِ